وعلیکُم سلام ورحمتُہ اللہ وبرکاتہوٗ آ اصٕل پٲٹھۍ تُہۍ ٲسۍوٕ ٹھیٖک پٲٹھۍ اہن حظ آ اَدٕ أسۍ حظ چھِ سٲرٕے مصالہ کٕنان تۄہہِ کُس کُس چھُو ضوٚرتھ اچھا اَسہِ نش چھِ سورُے اویلیبل تِم تہِ چھِ اَوا سُہ تہِ چھِ اَسہِ چھُ مصالہٕ بٲدیان چھُ مَرژوانٛگن چھِ لیٚدر چھِ بیٚیہِ چھِ یہِ کیٛاہ چھِ اَتھ ونان تیز پتی چھ شونٹھ چھُ گرم مصالہ چھُ چکن چکن مصالہ آ میٖٹ مصالہ یِم آیٹَم چھِ یہِ بہ یہِ چھِ بٕڑ عٲل چھِ نِچ عٲل چھِ بٕڑ عٲل کِلوٗ حظ گَژھِ ترےٚ ہتھ رۄپیہ یم تہِ حظ پیٚن پانژھ شےٚ ہتھ رۄپیہ کلو رل ملسٕے مَنٛز پیٖسِتھ تہِ چھُ تہٕ سوبود تہ چھُ نہ نہ پوڈر تہِ چھےٚ اسہ تھٲمژ اَسہِ چھِ پوڈر تہِ سُہ تہِ چھُ یِم چھِ آسان پیٖسِتھ تہِ تہٕ بیٚیہِ چھِ آسان یِتھ کٔنۍ سوبود تہِ لیٚدر تہِ چھِ صافٕے ہَے چھُ اکھ چھُ نوٗن چھُو ٹاٹا سالٹ لیٚدر چھِ کنول والیٚن ہِنٛز مَرژوانٛگن تہِ چھِ تمے مصالہٕ تہِ چھُ سُے تۄہہِ تہِ پے یِہوٚے ترےٚ ہتھ نَمَتھ ہیوٗ آ آ تِم تہِ پیٚن سَستہٕ ریٹسٕے سُہ تہِ حظ چھُ آنٛچار مصالہٕ تہِ چھُ یہِ تہِ چھُ کٕنُن اتھ بنہِ یہِ آسُر تہِ بنہِ جاوید تہِ بنہِ دانہِ ول تہِ بنہِ بیٚیہِ چھِ اتھ یہِ سٕرکہٕ ترٛاوان سُہ تہِ چھُ اَسہِ اویلیبل بیٚیہِ چھِ بیٚیہِ چھِ یہِ کیاہ چھِ اتھ ونان دالچیٖن والچیٖن چھِ تراوٲنی یہِ چھِ ترٛاوٲنی اتھ تیٖل چھُ آز دۄہ کھۄ دۄہ درٛۄگٲنی آز چھِ گوٚمُت واریاہ ہاے ریٹ آ اَسہِ چھِ آ دارا تیٖل تہِ چھُ گیٚو تہِ چھُ ڈالڈا والیٚن ہُنٛد تہِ چھُ یہِ چھُ سُہ تِل بوتل تہِ چھِ آ یِم تہِ چھِ یِم چیٖز چھِ اَسہِ نِش سٲری اویلیبل آسان ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ کھنڈ ونڈ تہِ چھُ اَسہِ ییٚتہِ اَدٕ حظ وعلیکُم اسلام